ہٮ۪لو اَسلامُ علیکُم میم وعلیکُم سلام جی میم آپ جمکَش سے ہے

ہٮ۪لو میم آپ جَمکَش سے ہے جی میم یہ مےٚ مےٚ حظ ٲسۍ یہِ مےٚ حظ أنۍ تُہٕنٛدِ شوروٗم پٮ۪ٹھ کار اوتٕرٕ حظ أنۍ مےٚ مےٚ گوۄ تَتھ لَگ بَگ پانٛژھ شےٚ ریٚتھ تَتھ حظ ٲسۍ سٕروِس مےٚ کَرٕناوٕنۍ مےٚ حظ ٲسۍ تَتھ یہِ سٕروِس کَرٕناوٕنۍ مےٚ چھُو تۄہہِ تٔتھۍ مُتعلق وَنُن کہ بہٕ کَر اَنہٕ پَنٕنۍ گٲڑۍ بیٚیہِ اوس مےٚ تَتھ شیٹ کَوَر تہِ چینج کَرٕنۍ بدٕلاوٕنۍ سیٖٹ کَوَر تہِ أسی مےٚ سٕروِس کرناوٕنۍ بیٚیہِ اوس تَتھ یہِ اویِل چینج کَرُن بیٚیہِ ٲسۍ تَتھ شیٖشہٕ کَرٕنۍ مےٚ یہِ بدلاوٕنۍ شیٖشہٕ تہِ ٲسۍ مےٚ تَتھ بَدٕلاوٕنۍ بیٚیہِ ٲسۍ تَتھ ٹٲر تہِ یہِ بدٕلاوٕنۍ ٹٲر تہِ ٲسِم بدٕلاوٕنۍ شیٖشہٕ بدٕلاوٕنۍ بیٚیہِ حظ اوس تَتھ مےٚ میوٗزِک سِسٹَم لاگہٕ ناوُن جی میم تُہۍ ؤنیُو حظ مےٚ یہِ بہٕ کَر یِمہٕ ؤنۍ مےٚ حظ چھِ ناو ہِنا شاہ نہ عابِدہ عابِدہ شاہ مےٚ حظ گٕے آز برابَر شےٚ شےٚ رٮ۪تھ اَہَن حظ اَتھ چھِ مےٚ سِسٹَم چینج کَرُن بیٚیہِ حظ چھِ مےٚ اَتھ آیِل چینج تہِ کَرُن تیٖل تہِ حظ بدٕلاوُن بیٚیہِ حظ چھِ مےٚ اَتھ ٹٲر تہِ بدٕلاوٕنۍ بیٚیہِ حظ چھِ مےٚ اَتھ شٖشہٕ تہِ بَدٕلاوٕنۍ اَتھ حظ چھِ مےٚ تھوڑا بہت مےٚ چھِ گاڑِ تھوڑا بہت سجاوٕنۍ یہِ مطلب اَتھ چھا شیٖشہٕ چھِ اَتھ ٹھیٖک بہٕ کَرٕ اَتھ مطلب شیٖشہٕ بدٕلاوَس اَتھ چھِ سفید شیٖشہٕ بہٕ لاگہٕ اَتھ تھوڑا کَلٲڈ پہم تہِ اسی لیے مطلب مےٚ چھِ یہِ تھوڑا سجاوٕنۍ گٲڑۍ یہِ چھِ تھوڑا سِپٕلٕے باسان بہٕ بناوَن یہِ تھوڑا سِٹایلِش مےٚ حظ چھِ اَتھ ٹٲر تہِ چینج کَرٕنۍ اوڈ حظ چھُس ٹٲرَن یُس حظ تۄہہِ یہِ ڈِزایِن چھُو نا آز نو نٮ۪ٹَس کھولمُت تُہۍ چھُو آز واژٕمژ نٕے ڈِزایِن دار ٹٲر أنۍ مٕتۍ مےٚ چھِ لاگناوٕنۍ آ بیٚیہِ حظ چھِ مےٚ اَتھ یہِ شیٖشَن حظ پٮ۪ٹھٕ یُس تُہۍ کَلٲڑۍ سُہ وَرُق ہیُو چھُو لاگان فِلِم حظ چھِ مےٚ اَتھ شیٖشَن لاگٕنہ ناوٕنۍ پٮ۪ٹھٕ بیٚیہِ حظ ٲسۍ اَتھ کمپنی ۂنٛدِ طرفہٕ آز کیٛازِکہ تۄہہِ آوسُو تھاومُت اَتھ شےٚ ریٚتھ بعد سٕروِس مےٚ حظ ٲسۍ اَتھ بیٚیہِ سٕروِس کَرٕناوٕنۍ تَتھ چھِ حظ مےٚ پۄنٛسہٕ بَرٕنۍ کِنہٕ سُہ چھُ مُفتٕے تھاوٕنۍ مےٚ اَدٕ حظ اَدٕ حظ ٹھیک حظ چھِ بہٕ حظ یِمہٕ صُبحَس تہٕ بہٕ کَرَو تۄہہِ فون حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ اَسلامُ علیکُم